یِتھ کٲٹھۍ زَن بَچپَنَس منٛز اوس تارُک کانٛہہ چَمکَان تہٕ دَپان ٲسۍ یہِ چھِ داداجی چَمکَان تہٕ یہِ ہَسا یہِ یا بیٚیہِ کانٛہہ یُس گُزریمُت اوس آسان دَپان ٲسۍ یہِ سُے چَمکان تہٕ یا بیٛاکھ مِتھ چھِ یِتھ پٲٹھۍ ییٚلہِ لَکٹیو شوٗٹِنٛگ سِٹار آسان یُس یَتھ أسۍ وَنان چھِ ٹوٚٹتا ہوا تارا دَپان ٲسۍ اگر تَمہِ ساتہٕ کانٛہہ وِش مٔنٛگِو تہٕ یہِ ہَسا یُس سۄ وِش گژھِ قبوٗل